ہیلو آ ہیلو آ وَن سا اَچھا میٛادس یہِ کَر پٮ۪ٹھ چھی ژےٚ یہِ میٛادٕ دود اَچھا ٹھیٖک ژٕ ما چھُکھ سَموکِنٛگ وَموکِنٛگ کَران ژےٚ ما چھی میٛادٕ وادٕ گَرمان اَچھا ٹھیٖک ژٕ کَر اَکھ چیٖز کٲم ژٕ ما چھُکھ سَموکِنٛگ وَموکِنٛگ ما چھُکھ ژٕ کَران آچھا تۄہہِ کٔرِو کٲم تُہۍ ییٖزیو پَگاہ مےٚ نِش کِلنِکس پٮ۪ٹھ تہٕ تۄہہِ چھُو اَتھ ٹٮ۪سٹ زٕ ژور کَرٕنۍ تَتھ چھِ میٛادَس چھِ آسان واریاہ قٕسمٕکۍ دود منٛزٕ اَڑٮ۪ن چھِ آسان کٲم اَڑٮ۪ن چھُِ آسان میٛادٕ کمزور گوٚمُت تہٕ اَڑٮ۪ن چھِ آسان کٲم اَڑٮ۪ن چھِ میٛادٕ گَرمان تہٕ اَڑٮ۪ن چھِ گَژھان کٲم اَڑٮ۪ن چھِ آسان ژےٚ ما چھے سردی وردی ما چھے لٔجمٕژ ژٕ ما چھُکھ فینس وینس تل اوسمُت آ ژےٚ چھی سردی لٔجمٕژ ژےٚ چھی اَتھ دَوا پھٔلۍ اَکھ زٕ کھیٚنۍ تِم چھِ دِتۍمٕتۍ پھاکہٕ میٛادٕ تِم دَوا پھٔلۍ دِمَے ژےٚ صُبحَس ییٚتی تہٕ پتہٕ گَژھکھ ژٕ ٹھیٖک تہٕ بیٚیہِ بیٚیہِ ما چھِ کیٚنٛہہ پرٛابلِم اَتھ میٛادس پین رُکہِ پین رُکہِ مگر اَتھ چھِ کَرٕنۍ کٲم اَتھ چھُتھ ژےٚ مےٚ نِش یُن تہٕ اَتھ کَرٕ بہٕ کٲم اَتھ دِمو أسۍ آرام سان نظر وَظر اَتھ چھِ کَرٕنۍ کٲم بیٚیہِ اَتھ چھِ علاج کَرُن اَصٕل پٲٹھۍ کیٛازِ کہِ یِم میٛادٕ کار یہِ چھُ آسان یہِ میٛادٕ دود وٕلٹہٕ یِتھۍ کیس چھِ مےٚ دۄہَس یِوان واریاہ زیادٕ تہٕ ژٕ کَر کٲم ژےٚ چھی مےٚ باسان ژٕ چھُکھ کَران سَموکِنٛگ تہٕ ژےٚ ما چھی تَمہِ سۭتۍ ہیٚکی ژے یہِ پرٛابلِم گٔژھِتھ آ اَتھ چھِ قٕسٕم کٲم اَتھ چھِ کَرُن بتہٕ وَتہٕ کھیوتھا ژےٚ اَتھ اوس نہٕ اَتھ اوس نہٕ بَتہٕ کھیوٚن کِہیٖنۍ یُتھ یہِ یُس ژےٚ یہِ کٲم چھے نہ گٔمٕژ ژے چھی نَہ اوسمُت میٛادٕ دود ژےٚ چھی اوسمُت ژےٚ چھی سردی لٔجمٕژ ژےٚ چھی اوسمُت روٗدمُت بتہٕ وَتہٕ شرٛوپنَے کالُک تہٕ ژےٚ چھے لٔجمٕژ سہ ژےٚ اوسٕے نہٕ اَتھ بتہِ کھیوٚن کِہیٖنۍ اَتھ اوسٕے ژےٚ چایہِ دام اَکھ چیوٚن سُہ اوسٕے ژےٚ چیوٚن وٕشُن پَہن مگر ژھوٚرُے اوسٕے ژےٚ چیوٚن تَمہِ سۭتۍ گَژھی ژےٚ تھوڑا میٛادٕ ہلکہٕ ہیوٗ ژےٚ گژھی فرق آ تہٕ بیٚیہِ بیٚیہِ کٔرۍزِ ژٕ کٲم پَگاہ یی زِ ژٕ کِلنِکَس پٮ۪ٹھ آ تہٕ بیٚیہِ کٔرۍزِ کٲم تہٕ پگاہ ہہ اے بوز حظ ژٕ کَتھ اَکھ ژٕ کیٛاہ کٔرۍزِ پَگاہ یی زِ ژٕ کِلنِکَس پٮ۪ٹھ تہٕ پتہٕ کَرَے بہٕ ژےٚ کٲم ییٚتی دِمَے ژےٚ اَتھ نظر وَظر بیٚیہِ دِمَے دَوا تہٕ اَدٕ سا بیٚہہ رۄبَس حوال